یۄس وٕنۍکٮ۪نٕچ دورٕچ نٔو ٹٮ۪کنالجی آیہِ اَمہِ سۭتۍ کیٛاہ فرق پے تَے لُکھ چھِ وۄنۍ فونَس پٮ۪ٹھ بٲتھ بوزان برٛونٛہہ کالہِ کِتھ کٔنۍ اوس آسان آ وٕنۍکٮ۪نٕچ یۄس ٹٮ۪کنالجی آیہِ اَمہِ سۭتۍ پے واریاہ فرق برٛونٛہہ ٲسۍ لُکھ گٮ۪وُن لاگان محفلہِ لاگان تَمہِ وِزِ اوس مَزٕ لگان تِم محفل بوزنَس خانٛدرَن وغیرہ پٮ۪ٹھ اوس یہِ محفل لگان بانٛڈٕ تماشہٕ اوس لگان تِمن منٛز ٲسۍ یِم بٲتھ ٲسۍ بوزان تہٕ مَزٕ حٲصِل کران